ہِندوستانَس منٛز یُس پَسندیٖدٕ فوٚڈ چھُ سُہ گوٚو بِریانی تہٕ اَمہِ علاوٕ تہِ چھُ واریاہ کینٛہہ ڈِشسز یِوان بَناونہٕ یَتھ منٛز مَٹر کٔری چھُ بیٚیہِ تہِ چھِ کینٛہہ سِٹریٹ فوٚڈٕس وغیرہ آسان بیٚیہِ چھِ کینٛہہ سٕپایسِز یِم مَشہوٗر ییٚتِکۍ اِستعمال چھِ یِوان کرنہٕ یِمن منٛز گرٕم مَسالہٕ چھُ یا دانہِ وَل چھِ یا مَرژٕوانگن چھِ لیٚدٕر چھِ یا بٲدین چھِ رونگ چھُ یِوان اِستعمال کرنہٕ یا دالہٕ چیٖن چھِ یِوان اِستعمال کرنہٕ اَمہِ علاوٕ چھِ یِوان سَبز عٲلہٕ اِستعمال کرنہٕ یا بٔڑٕ عٲلہٕ تہِ چھِ یِوان اِستعمال کرنہٕ اَمہِ علاوٕ چھِ یِوان یِم شِملا مَرژٕوانگن تہِ چھِ یِوان اِستعمال کرنہٕ وغیرہ یا یِم چھِ مَشہوٗر ڈِشسز تہٕ کیٚنٛہہ مَشہوٗر سپایسِز یِم ہِندوستانَس منٛز چھِ یِوان اِستعمال کرنہٕ